اَگر أسۍ کَتھ کَرو گاڈٕ رَٹنٕچ گاڈٕ رَٹنَس چھِ ژور طریٖقہ اَکھ گوٚو اَگر أسۍ زال ترٛاوو زالَس منٛز کھالو أسۍ اَکھ زال گاڈٕ بیٛاکھ گوٚو اَگر أسۍ اَکہِ اَکہِ گٲڈ رَٹو بِرٛسلوٚو کَرو اِستعمال تہٕ گٲڈ رَٹو بیٛاکھ گوٚو اَگر واریاہ اِنسان جمع آسن پَتہٕ وَسن یِم کۄلہِ یِم کھالَن گاڈٕ یِم کھالَن مطلب یِم گژھن کُنہِ سایڈَس منٛزَس تَتٮ۪س وٕچھَن یِم کُنہِ جاے کانٛہہ مطلب سُہ جگہ ییٚتٮ۪تھ یِمَن باسٮ۪ن گاڈٕ چھِ یِم ترٛایَن تَتٮ۪تھ اَتھٕ تہٕ کھالَن گاڈٕ تہٕ اَگر أسۍ وٕچھو کیٚنٛہہ گاڈٕ آیہِ سانہِ لوکیلٹی منٛز کٕنٛنہٕ یِمَن زَن واریاہ زیادٕ وَزَن اوس أکِس اوس بَہہ کِلوٗ بیٚیِس اوس پَنداہ کِلوٗ بیٚیِس اوس وُہ کِلوٗ بیٚیِس اوس ٲٹھ کِلوٗ بیٚیِس اوس ژۄداہ کِلوٗ